ییٚلہِ بہٕ نَرسٔری اٮ۪ل کے جی یوٗ کے جی یِمَن کٕلاسَن منٛز ٲسٕس مےٚ اوس میتھ کَران واریاہ خۄش وقتہ وقتہ ییٚلہِ گوٚو تِکیٛازِ نَرسٔری اٮ۪ل کے جی یوٗ کے جی فٕسٹَن تانۍ تہِ چھِ آسان یِہے پٕلَس ماینَس مےٚ اوس خۄش کَران بہٕ ٲسٕس یِہَے آسان پَران پٕلَس ماینَس بہٕ ٲسٕس دَپان میتھ چھُ واریاہ سہل مگر مےٚ ما ٲس پَے یُتھُے بہٕ برونٛہہ برونٛہہ پَکہٕ اَتہِ کیٛاہ گژھِ وۄنۍ یُتھُے کٲمہ وقتہ وقتہ ووت گژھان بہٕ تہِ گٔیَس کٕلاسَن ہیوٚر ہیوٚر کھَسان وۄنۍ ییٚلہِ أسۍ برونٛہہ وٲتۍ نایِنتھَس منٛز ایٹتھَس منٛز ٹٮ۪نتھَس منٛز اَتہِ ییٚلہِ ٹرٛایگنومٮ۪نٹِرٛی پے ٹرٛینٛگلٕز پے بہٕ لٔجِس کھوژنہِ میتھَس مےٚ ژاو ڈَر میتھُک یِم ٲسۍ واریاہ سَکھ کَنسٮ۪پٹ یِوان فِکرے ٲسۍ نہٕ أتۍ تَران مےٚ گوٚو اُردوٗ فیورِٹ سَبجَکٹ مےٚ دوٚپ نہ وۄنۍ چھِ مےٚ اردوٗ وٕے فیورِٹ اردوٗ چھِ مےٚ فیورِٹ تِکیٛازِ مےٚ چھِ شاعری تہِ تھوڑا تگان مےٚ چھِ شاعری وارایاہ خۄش کَران بہٕ چھس پانہٕ تہِ واریاہ شعر لیکھان تہٕ اردوٗ چھِ مےٚ باسان کھۄتہٕ سہل لٮ۪نٛگویج ساروِی کھۄتہٕ سہل لٮ۪نٛگویج چھِ اردوٗ وٕے اردوٗوَس منٛز چھَنہٕ یہِ کھۄشکٮ۪تھ آسان باقٕیَن ہِنٛدۍ پٲٹھۍ کینٛہہ اَتھ منٛز چھِ شاعری منٛز چھِ أسۍ پَنٕنۍ یِم یِم دۄہ کھۄ دۄہ اَسہِ سۭتۍ یِم واقعات چھِ گژھان تَتھ منٛز چھِ أسۍ تِم ہٮ۪کان لیکِتھ تَتھ منٛز چھِ أسۍ پَنُن بوج ہٮ۪کان لوٚژرٲوِتھ بیٚیہِ ییٚلہِ کینٛہہ شعر چھِ بَنان أسۍ چھِ وارایاہ خۄش گژھان یہِ تہِ چھا پوٚز زِ اَسہِ بَنوو شعر تَتھ منٛز چھِ اَسہِ واریاہ خوشی مِلان اردوٗ چھِ مےٚ واریاہ خۄش کَران اردوٗ روزِ مےٚ ہمیشہِ پَنُن اَکھ پَسنٛدیٖدہ سَبجَکٹ اردوٗوَس سۭتۍ چھِ مےٚ دِلی لگاو أسۍ چھِ مےٚ مےٚ چھِ واریاہ اٮ۪نجاے کوٚرمُت اردوٗ پَرُن تہٕ پنٛنِس کٕلاسَس منٛز مےٚ چھِ یاد زِ اَسہِ اوس سَر اَکھ پَرناوان اردوٗ سُہ اوس وَنان پَتہٕ تشریح کٔرِو بہٕ ٲسٕس کٕلاسَس منٛز ساروِی کھۄتہٕ برونٛہہ مۄکلاوان سۄ تشریح کٔرِتھ پَتہٕ ٲسۍ مےٚ مےٚ واریاہ مِلان مےٚ ٲس تِم واریاہ اٮ۪پرِشیشَن تہِ کَرناوان اردوٗ تَتھ اردوٗ تشریح پٮ۪ٹھ بہٕ ٲسٕس سٲرسی کٕلاسَس ہاوان تِم دۄہ ٲسۍ واریاہ رٔتۍ دۄہ میٛانہِ زِندگی ہِنٛدۍ